آزکَل کُس چھُنہٕ سوشَل میٖڈیاہُک یوٗز کَران اِنسٹَگرٛیم چھَس بہٕ چَلاوان بیٚیہِ تَتھ پٮ۪ٹھ چھِ کینٛہہ کینٛہہ یوٗزفُل چیٖز ییٚتہِ وٕچھان کینٛہہ یِم اَسہِ اِنفٔمیشَن وغیرہ چھِ دِوان پوس ایٹ ٹایمٕز چھِ اِسلامِک پوس تہِ پوس کَران یا بیٚیہِ کینٛہہ تہِ اِنفٔمیٹِو ویٖڈیوز پوسٹ کَران یا کینٛہہ سٹوریٖز یا پوس وغیرہ بیٚیہِ زیادٕ ٹایم چھَس نہٕ بہٕ سوشَل میٖڈیاہَس پٮ۪ٹھ کِہیٖنۍ تہِ دِوان کیٛازِکہِ مےٚ چھُنہٕ تیوٗتاہ اِنٹرٛٮ۪سٹِنٛگ باسان سوشَل میٖڈیا سو اِنسٹَگرٛیم چھَس بہٕ یوٗز کَران تمیُک یُس اَکھ بٮ۪نِفِٹِنٛگ پویِنٛٹ چھُ سُہ چھُ یہِ کہِ مطلب واریاہ اِنفٔمیشَن چھِ مِلان تمہِ سۭتۍ مگر یہِ چھِ اَسہِ پانَس تام کہِ أسۍ کَتھ چیٖزَس کمہِ طریٖق یوٗز کَرو أسۍ ہٮ۪کو کانٛہہ چیٖز سٲنِس وییَس منٛز تہِ یوٗز کٔرِتھ یُس اَسہِ بٮ۪نِفِٹ دیہِ بَٹ ہاں ییٚتہِ چھ سورُے کینٛہہ أسۍ پانَس تام کہِ أسۍ کُس چیٖز کِتھ کَنۍ یوٗز کَرو تمیُک اَکھ یوٚہَے یُس تَتھ پٮ۪ٹھ یوٗتاہ ٹایم دیہِ سُہ چھِ سارنٕے پانَس تام بیٚیہِ یوٗتاہ کَم ٹایم دِمو سُہ چھِ ٹھیٖک آسان مےٚ چھُنہٕ باسان کہِ بہٕ چھَس زیادٕ ٹایم سوشَل میٖڈیاہَس پٮ۪ٹھ گُزاران بیٚیہِ تمیُک اَکھ یہِ چیٖز چھُنہٕ مےٚ پَسنٛد کہِ تَتھ پٮ۪ٹھ چھِ واریاہ یِم نہٕ اَسہِ یوٗزفُل چیٖزٕے چھِ آسان تِم تہِ چھِ سوشَل میٖڈیاہَس پٮ۪ٹھ یِوان یِم نہٕ اَسہِ ضٔروٗرت چھُ آسان کِہیٖنۍ تہِ ہاں ضٔروٗرت وٲلۍ چیٖز تہِ چھِ یِوان بَٹ واریاہ زیادٕ تِم چیٖز تہِ چھِ یِوان یِہٕنٛز نہٕ بلکُل تہِ کٕہٕنۍ تہِ ضٔروٗرت چھُ آسان بیٚیہِ چھُ مےٚ باسان کہِ واریاہ ایُتھ کانٹٮ۪نٛٹ چھُ تَتھ پٮ۪ٹھ آسان یُس نہٕ وٕچھُن لایق چھُ آسان